ییٚتہِ چھِ واریاہ زیادٕ ہمساے اسہِ تہٕ مےٚ چھُنہٕ ساروٮ۪ن ہُند ناو پتہٕ تہٕ تمو منٛز چھ أکِس ناو عایشہ تہٕ بیٚکِس چھُ ناو واسِل تہٕ بیاکھ چھُ عادِل تہٕ بیٚکِس چھُ ناو غُلام محمد ڈار تہٕ بیاکھ چھِ یاسمیٖنہ